وعلیکُم سلام اَہن حظ بِلکُل بہٕ چھَس عایشہ حظ تُہۍ کٕم حظ چھُو اَہن حظ بِلکُل تُہۍ چھُو حظ سٲری ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ حظ چھِو فون کَران فصلتن اہَن حظ اَہن حظ ہِلکُل بِلکُل بہٕ ہٮ۪کہٕ زٲنِتھ بَچہِ سُنٛد ناو کیٛاہ چھُ اَہن حظ سُہ کٔژمہِ جماژ حظ چھُ پَران دَہمہِ چھُ حظ پَران بِلکُل کانٛہہ تہٕ پرواے چھُنہٕ مےٚ پٮ۪وو یاد حظ کہِ تۅہہِ کمِٔس بَچہِ سُنٛد کَتھ چھُ کَران بِلکُل تُہٕنٛدِ زانکٲری خٲطرٕ وَنہٕ بہٕ یِتھٕ پٲٹھۍ چھُ سُہ بَچہٕ حظ پَران ٹھیٖک مگر زایراجی تٔمِس کیٛاہ چھُ گژھان منٛزٕ چھُ سُہ گِنٛدنَس سۭتی حظ لگان منٛزٕ چھُ سُہ پانس سۭتۍ آسان خبر کیٛاہ سونٛچان تٔمِس منٛز چھُو تۅہہِ کیٚنٛہہ سِٹرٛس وغیرہ پریشٲنی دِوان گَرَس منٛز

اَہَن حظ تُہۍ چھُ بِلکُل صحیح حظ وَنان بہٕ چھَس پَنٕنۍ پوٗرٕ کوٗشِش کَران کہِ بچہٕ گژھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ ہیٚچھُن اگر سُہ مےٚ نِش چھُ یِوان رۄپیہِ دَہ چھُ پیرنٛٹس تہِ پٮ۪وان دِنہِ مگر توتہِ چھَس بہٕ یژھان کہِ بچہِ گوٚژھ کیٚنٛہہ ہیِٚچھُن نیرُن ییٚلہِ ییٚلی بَچہِ ہیِٚچھِ تیٚلی ہیٚکہِ آ برٛونٛٹھ کُنتھ سُہ کیٚنٛہہ بٔنِتھ پَتہٕ چھُ ناو تہِ روشَن حظ مٲلِس ماجہِ سُنٛد تہِ گژھان تہٕ پرن پَرناون وٲلِس تہٕ مگر اَتھ منٛز چھُ ذہنس پی۪وان تھاوُن پَرناوَن وٲلِس سۭتۍ سۭتۍ مٲلِس ماجہِ تہِ حظ کیٛازِکہِ مول موج چھُ آسان سا سارِوٕے کھۄتہٕ زیادٕ وقت گُذاران حظ بَچہِ مٲلِس ماجہِ نِش تہٕ بیٚیہِ خاص کَر سکوٗلَس منٛز اگر نہٕ تٔمِس کانٛہہ پریشٲنی آسہِ تیٚلہِ چھُ ٹھیٖک باقٕے چھُنہٕ کیٚنٛہہ مَسلہٕ یہِ چھُ باقٕے حظ ٹھیٖکھٕے پَران سُہ یہِ توہہِ پرٛژھنہٕ کہِ تٔمِس ما چھُ کیٚنٛہہ پریشٲنی کیٛازِ منٛزٕ چھُ کیٚنٛہہ سُہ سونٛچہِ حظ لگان اَہَن حظ باقٕے اِمتحان وَغٲرٕ چھُ سُہ برابر ٹھیٖک حظ دِوان

اَہَن حظ اَہن بِلکُل کانٛہہ تہِ پرواے نہَ حظ چھُنہٕ ٹھیٖک حظ چھُ